اَسہِ حظ چھُ یَتھ باغَن متعلق زٔمیٖندٲری ییٖژ ۂن کہِ کِسان لون چھِ اَسہِ اَتھ منٛز فٲیِدٕ کِسان لون چھِ اَسہِ گورمٮ۪نٛٹ دِوان سُہ چھِ اَسہِ فٲیدٕ اور بیٚیہِ چھِ اَسہِ اَتھ منٛز مطلب کھاد واد چھِ کُنہِ ساتہٕ دِوان یا بیٛٲلۍ وٲلۍ تہِ چھِ دِوان کُنہِ ساتَن البتہٕ اَکھ چیٖز چھُ اَسہِ بٔڑ بارٕ پرٛابلِم کہِ کانٛہہ چیٖز یَتھ کُلِس أسۍ مطلب واریاہ محنت چھِ کَران پَتہٕ چھِ اَمیُک پھَلُک ٹایم یِوان پھَل ییٚمہِ ساتہٕ اَتھ وَسان چھُ تہٕ تَمہِ ساتہٕ چھُنہٕ اَسہِ آسان بٔتھِ ماکیٹ حظ کِہیٖنۍ اَتھ چھُنہٕ گورمٮ۪نٛٹ چھُنہٕ اُکُن سَنان کِہیٖنۍ کہِ یِمَن گوٚژھ اَتھ مارکیٹ آسُن پَگہہ لون وون بہٕ چھُس دَپان بہٕ چھُس مانان کہِ فٲیدٕ چھُ اَسہِ گورمٮ۪نٛٹ دِوان اَتھ واریاہ مگر ییٚمہِ ساتہٕ أسۍ اَمیُک فٲیدٕ تُلہٕ ۂو أسۍ پَتہٕ مطلب یہِ لون اَتھ پٮ۪ٹھ چھِ أسۍ صرف کَران یِم چیٖز کھاد محنت ہرکانٛہہ چیٖز چھِ أسۍ صرف کَران اَتھ پٮ۪ٹھ مگر اَمہِ پَتہٕ چھُنہٕ اَسہِ اَتھ مارکیٹٕے فیسَلٹیٖز چھَنہٕ آسان کِہیٖنۍ اَتھ چھِ گژھان تیٖژاہ ریٹ ڈاوُن تیٖژاہ ریٹ ڈاوُن پَتہٕ چھُ اَسہِ پٮ۪وان مٲنِو تُہۍ چیٖز کانٛہہ کُنُن تہٕ لونَس پٮ۪وان قسطہٕ بَرُن آز اَسہِ وجہ چھُ تَتھ صرف مارکیٹ ییٚتہِ مارکیٹ چھُنہٕ اَسہِ پَتہٕ حظ آسان اَتھ تیار کِہیٖنۍ بٔتھِ حظ اوکے تھینکیوٗ